بہٕ چھُس یژھان گژھُن ممبے تِکیٛازِ مُمبے چھِ وَنان سپنو کا شہر یعنی کہِ یہِ چھُ خابَن ہُنٛد اَکھ شہر یوٚت بہٕ یَژھان چھُس گژھُن بہٕ چھُس وارِیاہَن شہرَن گوٚمُت ٹرٛاوٕل کوٚرمُت مےٚ دہلی چھُ چِنَے چھُ نویڈا چھُ مگر بہٕ چھُس یَژھان گَژھُن مُمبے تہٕ بیٚیہِ گوا